ہیٚلو وعلیکُم سلام اسلامُ علیکُم تُہۍ کم حظ جناب اچھا اہن حظ اہن حظ آ بہٕ چھُس ونکیٚنس مانسبل حظ اہن حظ اہن حظ بانڈی پورہ پیٚٹھ چھُو تۄہہِ مانسبل تانۍ یُن اہن حظ اہن حظ نفر اکھ حظ چھُے بہٕ سوزے امس تہٕ تُل تُہۍ وٲتۍ زیٚو ؤنِو حظ ؤنِو حظ تُہۍ اچھا اچھا تُہۍ چھِو حظ پارکہ مَنزے پٔکِو حظ ییٚکیاہ برونٛہہ کنے بہٕ حظ چھُس أتے برونٛہہ کنہ نہ نہ تُہۍ پٔکِو حظ یہِ ناو نش وٲتِو حظ بہٕ چھُس اتے ؤنِو حظ وعلیکُم سلام تُہۍ چھُو حظ گَژھُن چکرس پٔکِو حظ چار چناری تانیٚتھ ہیٚمو تۄہہِ بہٕ اچھا اچھا بہٕ حظ ہیٚمو تۄہہِ شےٚ ہتھ رۄپیہ ٹھیٖک چھ حظ نہ حظ بہٕ حظ چھُس ساس ہیٚوان تُہۍ تۄہہِ مٔنجو کوٚروٕ مےٚ شے ہَتھے ترےٚ ہتَس گَژھو نہٕ کینٛہہ نہ نہ یہ حظ چھُ گَژھان مےٚ ظُلُم نہ حظ مَطلَب بچہ چھ ییٚلہِ تیٚلہِ گَژھِ ظُلمے تہٕ پانژَن ہتَن تہ اگر تیار چھو حظ تہ ؤنو حظ نہ حظ پانژھ ہتھ تانۍ گَژھو حظ یہے پنژاہ رۄپیہ چپاتھ چھ نہ یوان توتہ چھ نہ مےٚ عیال عیال پنن عیال چھُم چھُ چلاوُن تٔتھۍ چھُ اسہ پیارُن تیٚلہِ حظ تھٲیزیٚو یادے بہٕ حظ ہیٚمو یور سلفہ پیٚٹِس تانۍ چھُ سے ہیٚوان بہٕ شےٚ ہتھ